کۄلگٲمۍ ضِلَعس منٛز چھِ کَم انڈسٹریز تہٕ فٮ۪کٹریٖز تراونہٕ آمژٕ اَتھ منٛز چھِ کیٚنٛہہ یِم زَن مطلب انڈسٹریز تہٕ فٮ۪کریٖز چھِ کیٚنٛہہ چھِ یہِ لٔکرِ کارخان چہِ یِمو سۭتۍ فٔرنِیچر چھُ یِوان بَناونہٕ یا جاین مکانن خٲطرٕ لٔکٕر چھِ یِوان بَناونہٕ دارِ دروازٕ چھِ یِوان بَناونہٕ یا آزٕ یہِ ژوٗنٛٹھۍ پیٹہِ چھِ یِوان بَناونہٕ بیٚیہِ چھِ کیٚنٛہہ شیشتٕر کارخان تہِ یِمو سۭتۍ آز ریڑِ چھِ بَناوان یا ریڑٕ چھِ بَناوان گیٹ چھِ بَناوان گاڈین خٲطرٕ باڈی وغیرہ سۄ چھِ بَناوان بیٚیہِ چھِ مطلب زیادٕ تر یِوان بیٹ فیکٹریٖز سٲنِس کۄلگٲمۍ ضلعس منٛز لَبنہٕ یِوان بیٹ فیکٹریٖز چھِ بیٚیہ یِوان لَبنہٕ